وعلیکُم اَسلام آ بہٕ چھَس گُلشَن تُہۍ کٕم چھُو ؤنِو اِسمَت خٲرٕے اوسا کیٛاہ دٔلیٖل صحیح أسۍ چھِ دوا کٕنان ؤنِو تُہۍ بِلکُل

صحیح أسۍ چھِ آسان ییٚتی دۄہَس صُبحاے چھِ أسۍ نَو بَجے کُھلاوان دُکان صُبحٕچ نَو بَجے آ اَسہِ چھُ دَوا دُکان صُبحاے چھِ أسۍ نَو بَجے دُکان کُھلاوان تہٕ شامچہِ نوَن بَجَن تام نَیہِ بَجہِ پیٚٹھ یم نَیہِ بَجہِ پَتھ کُن ییٚمہِ ٹایِمہٕ تُہۍ یِیِو أسۍ آسو تٔتی حٲظر تُہٕنٛدِس خدمَتَس مَنٛز أسۍ حظ چھِ دُکان أسۍ چھِ شامچہِ نَیہِ بَجہِ دُکان بَنٛد کَران آ بِلکُل صحیح آ صُبحس بغٲر آتھوارِ آتھوارِ چھُ آسان اَسہِ دُکان بَنٛد تَمہِ بغٲر چھِ آسان أسۍ پرٛتھ کُنہِ دۄہ تٔتی آ بِلکُل صُبحس وٲتِو تُہۍ دُکانَس پیٚٹھ وعلیکُم اسلام